ییٚلہِ زن گانڈھے جِی ین موٗمینٹ سِٹاٹ کٔر مہتما گاندھے ین تٔمِس ٲس گۄڈٕنیتھٕے اتھ منٛز سالٹ ستیا گراہ یِوان پتہِ اوس تمہِ پتہٕ یِوان نان کوپریشن موٗمینٹ یُس زن سِٹاٹ گوٚو کُنوُہ شیٚتھ وُہ پیٹھ زٕتووُہس تامٮ۪ن أمِس پے واریاہ سِٹرگٕل مطلب وارِیہن لیٖڈ لیٖڈرزن اپوزِٹ پے أمِس یِم چیٖز کرٕنۍ ین أمِس پے واریاہ سِٹرگٕل کرٕنٮ۪ن أمِس گٔے اگینسٹ باقٕے سٲری لیڈٲرٕس کینٛہہ لیڈٲرزو دِیُت أمِس ساتھن تہٕ باقٕے گٔے أمِس سٲری اپوزِٹن سالٹ ستیاگراہ اوس یِوان ڈانڈی مارٕچ اوس یِوان کوِٹینٮ۪ن موٗمینٹو اوس یِوان اتھ منٛز یہ أسۍ یِم زن گاندھےجی ین اگینسٹ باقیو لیڈٲرزو پتہٕ کٔر